تہٕ یُس یہِ مےٚ کَریٚو نا آرڈر چِکن رول یہِ کر واتہِ مطلب اَتھ کیٛاہ ٹأیِم چھُ وات واتنَس تہٕ یہِ مےٚ یہِ تَمہِ ساتہٕ یہِ یا مےٚ فون ییٚمہِ ساتہٕ یہِ واتہِ تہٕ بیٚیہِ ؤنۍتَو مےٚ یہِ کتھ پٮ۪ٹھ مطلب یہِ چھُ سُویٖگی ایٚپ چھےٚ نا اَمہِ پٮ۪ٹھ کوٚر مےٚ آرڈر تہٕ یہِ اَتھ چھُ آرڈرس مےٚ تھوٚمُت مطلب ایٚڈرس نَوا بازار یہِ گَژھِ توٗرۍ اَنٛدر واتُن